یہِ گیم چھِ أسۍ گِنٛدَان یہِ مطلب کہِ خوٗن چھِ دورٕ کان بالی بال چھِ گیم چھِ مطلب یہِ چھِ واریاہ بہتر مطلب کہِ اگر أسۍ گیمہٕ گِنٛدو مطلب کہِ بالی بال چھِ بیٹ چھِ رَسلِنٛگ چھِ کَپَٹی چھِ واریاہ گیمہٕ چھِ امہِ سۭتۍ چھِ اِنسان ٹھیٖک روزا بیٚیہِ چھِ اِنسان واریاہ اَصل روزان امہِ سۭتۍ بیٚیہِ چھِ اَمہِ سۭتۍ اِنسان صحت تہِ کَران خوٗن کرَان دورٕ

بیٚیہِ ہُہ واریاہ واریاہ چیٖز چھِ گیمہٕ چھِ جالی بیٹ چھِ بالی بال چھِ پھٕٹ بال چھِ کھو کھو چھِ یہِ